میوٚن بوے چھُ یِژھان واریاہ پَرُن سُہ چھُ یِژھان نیٹ کرُن پی ایچ ڈی کرُن واریاہ ڈِگری کَرُن سُہ چھُ یِژھان اکھ اَصٕل جاب مِلُن سُہ چھُ یژھان پَنٕنہِ سوسایٹی منٛز واریاہ چینٛج اَنٕنۍ واریاہ تَبدیٖلۍ اَنٕنہِ پَنٕنِس سماجس منٛز تٔمۍ سُنٛد مس مَسلہٕ چھُ یہِ کہِ بہٕ گژھٕ پَگہہ واریاہَن غریٖبَن مدد کرُن ییٚلہِ بہٕ کیٚنٛہہ بَنہٕ تیلہِ ہٮ۪کہٕ بہٕ بییٚس مدد کٔرِتھ ییٚلہِ سُہ پَرِ تیلہِ ہٮ۪کہِ سُہ اٮ۪جوکیشن برونٛٹھ پَکنٲیِتھ سُہ جاب ہٮ۪کہِ کٔرِتھ تَمہِ سۭتۍ ہٮ۪کہِ سُہ بیٚیہِ ژورَن مدد کٔرِتھ بیٚیہِ ٲٹھن مدد کرُن سُہ چھُ واریاہ برونٛٹھ یژھان پَرُن